ہیلو سَر یُس مےٚ تُہٕنٛد کَمپٔنی پٮ۪ٹھ پرٛوڈَکٹ نِیو ہٮ۪ڈفون سُہ چھُ واریاہ کینٛہہ خراب سُہ چھِنہٕ اَصٕل پرٛوڈَکٹ کینٛہہ سُہ سُہ چھِ سُہ دۄن ترٛٮ۪ن دۄہَن چَلیو سُہ تَتھ ٲس یِوان گٔکھٕڑ آواز سُہ سُہ چھِنہٕ اَصٕل کینٛہہ تُہۍ چھُو بیٚیہِ سُہ واریاہ کینٛہہ درٛوٚگ دیُٚتوُ سُہ تۄہہِ سُہ چھِنہٕ اَصٕل کینٛہہ لُکَن چھِو دھوکہٕ دِوان لُکَن ٲسۍ زیو نہٕ دھوکہٕ دِوان کینٛہہ یِتھ پرٛوڈَکٹ ٲسۍ زیو نہٕ تھَوان کینٛہہ مے میٲنۍ ایٚکٕسپیٖرنٕس چھِ واریاہ یہِ چھِ کینٛہہ واریاہ خراب نَگیٹِو پرٛوڈَکٹ اِسلیے ٲسۍزیو نہٕ دھوکہٕ دِوان لُکَن کینٛہہ یِتھ پرٛوڈَکٹ دِتھ